کَشمیٖرَس منٛز یُس سارویو کھۄتہٕ مشہوٗر اَکھ چیٖز چھِ مطلب یُس زَن ہمیشہ یِوان چھِ پرٛٮ۪تھ کُنہِ اوکیجنَس پیٚٹھ یِوان چھِ بَناونہٕ خانٛدرَن منٛز یا کُنہِ گَرِ چھِ آسان کینٛہہ فیملی فَنٛگشَن یا بیٚیہِ کینٛہہ چیٖز تہِ چھِ آسان تہٕ تَتھ منٛز چھِ أسۍ وازوان سپیشلی بَناوان وازوانَس منٛز چھِ آسان واریاہ ڈِشِز یِم رَننہٕ چھِ یِوان فار ایٚگزامپٕل اَتھ منٛز چھِ یِوان وازوانَس منٛز کۄکر ماز مازَس چھِ یِوان واریاہ زٕ ترٛےٚ قٕسٕم روگَن جوس چھِ آسان یا دۄدٕ ماز چھِ آسان یا تَبَکھ ناٹ چھِ آسان رِستہٕ چھِ آسان گۄشتاب چھِ آسان کَباب چھِ آسان میتھۍ ماز چھِ آسان ہاکھ چھُ آسان یا مَشروٗم چھِ آسان بیٚیہِ تہِ واریاہ واریاہ چیٖز یِم اَتھ وازوانَس منٛز چھِ یِوان تہٕ بہٕ چھِ أسۍ تہِ چھِ گَرِ یِہٕے زیادٕ پَسنٛد کَران تہٕ اَتھ چھُ یہِ چھِ زیادٕ پَسنٛد یِوان کَرنہٕ ییٚمہِ موٗجُب کیٛازِ کہِ اَتھ چھِ آسان اَصٕل مَزٕ تہٕ بیٚیہِ چھِ کَشمیٖرُک یہِ اَکھ ٹریڈِشَن یا کَلچَر ہیٚکو أسۍ ؤنِتھ تہٕ یہِ پَنُن کَلچَر زِندٕ تھاونہٕ موٗجُب چھِ أسۍ یہِ وازوان تَیار یِوان کَران پنٛنیٚن گَرَن منٛز